کَشمیٖر کٮ۪ن کالجَن انٛدر ہسا چھُ واریاہ کورسٕز ایٚویلبٕل آسان یِم زَن تہٕ پوسٹ گریجویٹ تہٕ اَنٛڈَر گریجویٹَس تَل چھِ آسان یِوان یِمَن منٛز ہسا چھُ لا میٚڈِسَن اِنٛجینٔرِنٛگ یِم واریاہ کیٚنٛہہ چیٖز یِوان ٲ ییٚتہِ ہسا چھِ ٲ وۄکیشنَل کورسِز تہِ سانٮ۪ن کالجَن منٛز یِوان دِنہٕ یَتھ منٛز ہسا یہِ کَمٛپیوٹَر سایِنَس چھِ یِوان تہٕ فایِن آرٹٕس چھِ یِوان منٛیجمنٛٹ چھِ یِوان یِم ہسا چھِ ییٚتہِ کورسِز ایٚویلبٕل مگر ہسا چھِ کالٹی ییٚتہِ جَنٛرَل جَنٛرٔلی ہسا چھِ ییٚتہِ ییٚتہِ کٮ۪ن سکوٗلسَن منٛز کالٹی کَم آسان حالانٛکہِ کامٲرٕس تہِ آٹسَس منٛز ہسا چھُ میانہِ حسابہٕ ییٚتِکۍ کورس اصٕل آسان البتہ ییٚلہِ أسۍ سایِنَسٕچ تہٕ اِنٛجینٕرِنٛگ ہٕنٛز کَتھ چھِ کران ییٚتِکۍ کورس ہسا چھِنہٕ تِتھ کیٚنٛہہ کہِ ییٚمہِ کہ وجہ سۭتۍ پَتہٕ جَنٛرَل لیولہِ پٮ۪ٹھ ہسا ہٮ۪کہِ کمٛپی کَمٛپیٖٹ گٔژھتھ تَوے ہسا چھِ سٹوٗڈَنٛٹ پسنٛد کران زٕ تِم نیرَن تِم کَرَن کُنہِ اِنٛڈِیا ہَس منٛز کُنہِ ڈِفریٚنٛٹ کالِجَس منٛز پَنٕنٛۍ کورس میٚکسِمَم سٹوٗڈَنٛٹ ہسا چھِ تَوے آیۍ آیۍ ٹِیَس تہٕ نیٖٹَس خٲطرٕ آسان تیاری کران زِ تِمَن میٚلہِ اَکھ گورمیٚنٛٹ کالج حالانٛکہِ تِم ہسا چھِ واریاہ کَم ییٚتہِ آسان